پوٗتیٚن مُتعلِق وَنہو بہٕ تۄہہ اکھ جانٛکٲری یَتھ منٛز یِم کۄکَر پوٗتۍ چھِ سیف روزان یِمن أنٛدۍ پٔکۍ گوٚژھ گۄڈنیٚتھٕے گوڈیُنُک چیٖز چھُ یِمَن أنٛدۍ پٔکۍ گوژھ صاف سُترٕ روزُن یَتھ یَتھ جگہس منٛز چاہے موڈ آسَن کُنہِ کَمرَس منٛز تھٲینَکھ یا کُنہِ جایہِ تھٲینَکھ تتٮ۪ن گوژھ آسُن صاف سُتھرٕ تتیٚن گوژھ جلدی جلدی یُن پھش دِنہٕ صاف تھاونہٕ تِکیٚازِ اَدٕ چھِ تِم ٹھیٖک روزان بیٚیہِ گوژھ نہٕ تِمن تِمن گوژھ زیادٕ کھۄتہٕ زیادٕ گرم گرمی آسٕنۍ تَتہِ گرُم گوژھ تَتہِ آسُن یِمن تِمن چھےٚ نہٕ ٹھنٛڈی وَیان زیادٕ کیٚنٛہہ تِم چھِ پیٚوان بیمار تِمن چھُ ٹھنٛڈی سۭتۍ بُخار کھسان زُکام کران یِم ؤنۍ آسَن یِم واریاہ واریاہ پوٗتۍ پانٛژھ شیٚے پوٗتۍ آسَن أکِس کَرِ زُکام یا بُخار کھسیٚس سُہ گوژھ تھاوُن ہُمن باقین پوٗتیٚن ہنٛدۍ باقین پوٗتین ہَن نِش واریاہ زیادٕ اَلگ تَکیازِ ادٕ چھِ باقی پوٗتۍ بَچان تٔمِس چھُ آسن مرنُک چانٔس یِمن چھُ نہٕ پَتہٕ اَگر یِم اَکہِ لَٹہِ چھِ بیٚمار چھِ پیٚوان یِمَن اَگر نہٕ جلدی ییہِ ٹریٖٹمٮ۪نٹ کَرنہٕ یِم چھِ ہٮ۪کان مٔرِتھ یا اَگر تِم تِم باقین پوٗتٮ۪ن منٛز تہِ ہٮ۪کو تھٲیِتھ یِم باقی پوٗتۍ تہِ چھِ بیمار پیٚوان یِمن گوژھ آسُن گرمی صاف بیٚیہِ اَگر باسہِ یِمن چھُ زُکام باسہِ تھوڑا یا بخار ِمن چھُ جلدی زُکام بخار کھژان یِمن گوژھ پیرسیٹامول سۭتی دیُن یا مطلب ویکسیٖن یُن کَرنہٕ ٹایمَس پٮ۪ٹھ اَدٕ چھِ یِم سیف روزان یِمن ما یِمن سۭتۍ چھُ پَتہٕ واریاہ اِنسانَس دِل تہِ گژھان خۄش بیٚیہِ أنٛدۍ پٔکۍ ماحول باسان واریاہ اَصٕل یا پَنُن پرٛون ماحول پیوان یاد ییٚلہِ یِم رٔتۍ رٔتۍ جانور چھِ پَنٕنٮ۪ن أنٛدۍ پٔکۍ سروانڈنگ آسان یِمن گوژھ خاص خیال تھاوُن یِم گژھۍ صاف سُتھرَس منٛز تھاوٕنۍ